کینٛہَن جایَن ہُنٛد ناو وَنہٕ بہٕ یِم زَن ٹوٗرِسٹ ڈیسٹِنیشنٕز یا لینٛڈ مارکٕس چھِ اِنڈیاہَس منٛز یِمَن منٛز یِوان چھُ تاج محل چھُ یِوان ریڈ فوٹ چھُ یِوان آگرا فوٹ چھُ یِوان اِنڈیا گیٹ چھِ یِوان ہوا محل چھُ یِوان جلیانوالا باغ جامع مسجِد دہلی گیٹ وے آف اِنڈیا چھُ یِوان ممبے یا جِم کوربٹ نیشنل پارک چھِ ڈل لیک سرینَگر چھُ جَنتر مَنتر جیپوٗر لوٹَس ٹیٚمپٕل چھُ اَمرناتھ کیو پہلگام کَشمیٖر چھُ یِوان یا میسور پیلَس چھُ یِوان یِتھَے پٲنٛٹھۍ چھُ اَکشَردام منٛدر چھِ یِوان یا وَنو أسۍ چاندنی چوک مارکیٹ یُس زَن چھِ یِوان یا وَنو أسۍ سرینَگر لالچوک گھنٹاگر یُس زَن یِوان چھُ